اَگر ہسا أسۍ وٕچھو یُس ہسا ڈِسٹرک گاندربَل چھِ یَتھ منٛز ہسا چھِ واریاہ ٹوٗرِسٹ ڈیسٹِنیشنز اَتھ منٛز اَگر ہسا وٕچھو یِوان گۄڈٕنیُک چھُ یِوان سونَمرٕگ سونمَرٕگ ہسا چھُ مین گاندربل پٮ۪ٹھ کَم سے کَم شیٚتہٕ وُہ ٹُہ ترٕٛہ ٹُہ ژَتجِہہ کِلومیٖٹر دوٗر تہٕ اَتھ ہسا چھِ أسۍ وَنان میڈو آف گولڈ تہِ سونمَرگس یہِ ہسا چھِ تِژھ اکھ ٹوٗرِسٹ ڈیسٹِنیشن یَتھ پٮ۪ٹھ ہسا چھِ کٲم اَتھ ہسا چھِ گِلیشر چھِ اتہِ اَتہِ چھِ یِوان کرنہٕ کٲم پَہاڑے یٲتۍ چھِ أندۍ أندۍ اَتہِ یہِ ہسا چھُ اکھ واریاہ ییٚتہِ ہسا چھُ ہِندُستان پٮ۪ٹھ یِوان چھِ ڈِفرنٹ سٹیٹو پٮ۪ٹھ اور مل یعنی کہِ ٹوٗرِسٹ وٕچھنہِ ایٹریکٹ تَتھ ہسا چھِ کران ٹوٗرِسٹن تہٕ یہِ ہسا چھُ اکھ اکھ ایٹریکٹو پٔلیس یَتھ أسۍ موٹینٔز چھِ کَوٲڑ وِد موٹینسن ہسا چھُ شیٖن پٮ۪ٹھ آسان تہٕ اَمہِ باوجوٗد اَگر أسۍ وٕچھو بیاکھ اکھ یعنی کہِ تَتھ ہسا چھِ أسۍ وَنان مانَسبل مانَسبل ہسا چھ ییٚتہِ چھِ اکھ ٹوٗرِسٹ ڈیسٹِنیشن مانَسبل ہسا چھُ اکھ بوٚڑ لیک یُس ساروے کھۄتہٕ سروٚن لیک چھُ یِوان ماننہٕ پوٗرٕ وٕ اِنڈیاہَس منٛز تہٕ یُس ہسا مانَسبل چھُ اَتھ منٛز یہِ ہسا چھُ فیمَس یِم لوٹس چھُ اَتھ پوش اکھ نیران تَمے خٲطرٕ چھُ یہِ فیمَس مانَسبلس ہسا چھُ بیٚیہِ چھُ اَتھ پارکہٕ چھِ اَتہِ پارکہٕ زٕ ترے چھِ پارکہِ اَتھ چھُ موٹین تہِ چھُ بٕتھِ اَتھ پَہاڑ یعنی کہِ یِمن أسۍ وَنان چھِ تِم تہِ ہسا چھِ اَتھ بٕتھِ اَمہِ اَگر ہسا وٕچھو أسۍ بیٚیہِ ییٚتہِ ہسا چھُ اکھ گَنگبل یُس ہسا چھُ کَم سے کَم چھُ زٕ ساس فٹہٕ سُہ ہٲے سی لیؤلہِ نِشن تور ہسا چھُ سُہ ہسا چھُ ٹریکِنگ خٲطرٕ لگان گَنگبَل یہِ ہسا چھُ گَنگبَل یُس یہِ چھِ جاے اَکھ سُہ ہسا چھُ اکھ ٹریکِنگ پٔلیس یور یِم ٹوٗرِسٹ چھِ گژھان ٹریک کَرنہِ تہٕ تَتہِ چھِ لُطُف اَندوز گژھان تہٕ بیاکھ اکھ جاے اَگر أسۍ وٕچھو سُہ ہسا چھُ ناراناگ نارانگ تہِ ہسا چھِ جاے اکھ یَپٲرۍ اکھ بٔڑ کۄل چھِ پَکان ییٚمہِ کِن اکھ بٔڑ کۄل چھِ پَکان یہِ تہِ ہسا چھُ ٹوٗرِسٹ ایٹریکشن بیٚیہِ اَگر ہسا تُہۍ بیٚیہِ وٕچھو اکھ ہسا چھِ ییٚتہِ آسان کھیٖر بَوانی کھیٖر بَناونہِ ہسا چھ سُہ اکھ ییٚتہِ ییٚتہِ ہسا چھِ کیاہ کران کٲم ٹوٗرِسٹ چھِ یِوان تِم سُہ چھُ تِم چھِ اَتہِ وٕچھان اَتہِ ہسا چھُ اکھ ٹیمپٔل چھُ اَتہِ کھیٖر بَوانہِ منٛز تہٕ یہِ تہِ ہسا چھُ اکھ ٹوٗرِسٹ ڈیسٹِنیشن یِوان ماننہٕ اَمہِ باؤجوٗد اَگر أسۍ وٕچھو واریاہ جایہِ چھِ ییٚتہِ ییٚتہِ یِم کَمہِ خٲطرٕ ٹوٗرِسٹ چھِ یِوان یعنی کہِ اَگر ہسا أسۍ وٕچھو واریاہ لیکس چھِ ییٚتہِ مِنِمٔرگ چھِ یِوان اکھ ٹوٗرِسٹ ڈیسٹِنیشن ییٚتہِ ماننہٕ بیٚیہِ ہسا چھُ ییٚتہِ یِوان باقی باقی جایہِ لۄکٹین لۄکٹین جاین تہِ چھُ یِوان ییٚتہِ یوت لُکھ چھِ گژھان تہٕ اٮ۪نجوے چھِ کران